فیورِٹ یۄس زَن مےٚ سٹار گیزِنٛگ میٚموری چھِ سُہ چھِ ییٚلہِ بہٕ کلکَتہ گوٗس تَتہِ اوٗس واریاہ مطلب تَتہِ آو مےٚ واریاہ اصٕل پٲٹھۍ أتھۍ تارَک آسمانَس پٮ۪ٹھ یوٗجؤلی چھِ شامنٕے کَران أسۍ یہِ سِٹار گیز ٲں رایٹ ٹایم ٹوٚ لوٚک ایٹ دِ سِکے اگر أسۍ وُچھو اصٕل وقت آسمانَس کُن وُچھنَس سُہ چھُ شامنٕے شام وقت